اَلسَلامُ علیکُم بہٕ چھیٚس یَژھان زانکٲری حٲصِل کَرٕنۍ یَتھ درمیان زِ اگر بہٕ زٕ کیب کَرٕ ہایَر یعنی کِرایس پٮ۪ٹھ نِمَکھ یِمو منٛز کۄس اَکھ روزِ میٛانہِ خٲطرٕ بہتر سُمال اَکھا میٖڈیم اَکھ تِکیٛازِ مےٚ چھُ پَننہِ فیملی سۭتۍ اکھ نزدیٖک جایہِ ہُنٛد سیر کَرنہِ گژھُن ییٚمہِ باپَت مےٚ سۭتۍ شےٚ نَفر چھِ ٹرٛیوٕل کَران یَژھُن اَوٕ سب چھیٚس بہٕ یَژھان زِ مےٚ گَژھہِ ہا یہِ اِنفارٕم کَرنہٕ یُن زِ لۄکچہِ کیبہِ تہٕ بَجہِ کیبہِ ہُنٛد پرٛایِس ٲں کوٗتاہ چھُو تُہۍ ہیٚوان بہٕ چھیٚس یہِ گۄڈٕنیٚتھٕے یَژھان زِ تِژھ ہسا لۄکٕٹۍ کیب یَتھ منٛز ژور نفر فِٹ گَژھیٚن تٔمیٛک پرٛایس کوٗتاہ واتہِ تہٕ بیٚیہِ یۄس بٔڑ کیب یَتھ منٛز شےٚ نَفر فِٹ گَژھیٚن اَتھ کوٗتاہ قۭمَت چھُ واتان اگر مےٚ یہِ ایٚویر یی کَرنہٕ زِ کَتھ کیبہِ کۭژاہ کِراے چھِ تاکہِ مےٚ تہِ گٔژھہِ آسٲنی تہٕ میٛانیٚن گھر والیٚن تہِ تاکہِ أسۍ ہیٚکو آرام سان پننِس سیرَس پٮ۪ٹھ گٔژھِتھ تہٕ لطف تُلِتھ